اکھ ہَتھ تہٕ ژوٚیہِ شیٖٚتھ شیٚے ہَتھ تہٕ شُسَتَتھ ترے ہَتھ تہٕ ترٛیُنَمَتھ پانٛژھ لَچھِ سَتہٕ ہٲٹھ ساس نو شَتھ تہٕ سَتہٕ شیٖٖتھ